اسلامُ علیکُم وعلیکُم اسلام کیاہ سا ظہور صٲب ٹھیٖک چھُکھہٕ شُکُر رۄبس کُن تُہۍ چھِوٕ ٹھیٖک پانہٕ آ یہِ اوس کَران سجاد صٲب فون بیٚیہِ اوس کَران یہِ ظہور صٲب فون یِمَن یہِ چھُ مال ضروٗرت عیٖد پٮ۪ٹھ کیازِ عیٖد چھِ نزدیٖک یِمَن چھُ واریاہ مال ضروٗرت اَکس چھِ ترےٛ کۄینٛٹل ضۄرت بیٚکِس چھِ ژور کۄینٛٹل بییٛہِ چھِ یِِمَن کیک ویک ضۄرت تَتھ خٲطرٕ اگر ژٕ کٲم اگر ژٕ کٲم کَرکھ جلدی ژےٚ اتھ منٛزمیٚلی ژےٚ فٲیدٕ ژےٚ دِمہٕ ہاے بہٕ بونَس تہِ بییٛہِ میٚلی ژےٚ اِنسیٚنٹِوٕز یہِ میٚلی پانسٕۍ فٲیدٕ ٹھیٖک گو سُہ چھُے ژےٚ پانس فٲیدٕ یۭژ ژٕ کٲم کَرکھ تِوٗت چھُے ژےٚ پانس فٲیدٕ لیٚکھ ژٕ سجاد سٲبُن ناو ژٕ بییٛہِ تھاو تہٕ ظہور صٲبُن ناو ظہور صٲب میٖر سجاد احمد بٹ تھاوُن بیٚیہِ چھُ ظہورظہورصٲب میٖر أمِس چھِ دِنۍ ترٛےٚ ہتھ کِلوٗ ژۄٛٹ أمِس چھِ عیٖد برٛونٛٹھ دِنۍ أمِس چھِ تھوٕنۍ کُکیٖز بیٚیہِ چھِ کوکونٹ وٲل تھوٕنۍ بیٚیہِ چھِ فیٚنسی أمِس تھوٕنۍ بیٚیہِ چھِ أمِس کیک تھاوٕن الگ پتہٕ کیکَس ترےٚ ہتھ پیٖس أمِس چھِ مِکٕس تھوٕنۍ مِکٕس پٕلم تہِ ہُم تہِ سِمپٕل تہِ تٔمِس چھِ تھوٕنۍ زٕ ہتھ کِلوٗ مِکٕس ژۄٛٹ تھوٕنۍ چھِ تٔمس مِکٕس بیٚیہِ چھِ تھوٕنۍ کیکس ہتھ پیٖس تٔمِس آ بیٚیہِ چھِ تِمن یہِ سٕویٖٹٕس کیٚنٛہہ ضروٗرت عیٖد برونٛٹھ پانٛژھ شےٚ دۄہ تھاو ژٕ یاد پٕنٛژٕہ مِس تامَتھ سُتہِ واتہِ سُتہِ کَر تتھ چھُ آڑر دیتمُت سُہ تہِ واتہِ جلدی انشاء اللہ آ انشاء اللہ واتہِ انشاء اللہ آڑر چھُ دیتمُت سُہ تہِ واتہِ

آ آ یِمن تھاو ژٕ کٔرِتھ آ آ یِمن تھاو ژٕ کٔرِتھ ریٹ کَروٗکھ پَتہٕ فِکٕس مہٕ ہیٚیِو ٹیٚنشن تہٕ ریٹ تہِ کَرو فِکٕس آ سُتہِ دِ یی چھُی ژےٚ پانس فٲیدٕ یہِ ژٕ کٲم کَرکھ تۭژ میٚلی ژےٚ پانس بہٕ دِمے بونس تہِ ژے کیاہ ٹیٚنشن چھُے ہیٚوتمُت آ